ییٚلہِ أسۍ یہِ کرٛیٖلہِ منٛز آب چھِ کھالان أسۍ چھِ اَسہِ چھِ تَتھ بالٹیٖن تھوٚمُت لٲگِتھ بیٚیہِ چھِ رَز تھوٚمُت لٲگِتھ پَتہٕ چھِ أسۍ سُہ ٹَف یُس آسان چھُ یا بالٹیٖن یُس آسان چھُ لۄکُٹ بالٹیٖن چھِ أسۍ لاگان پَتہٕ چھِ تَتھ چھِ سُہ پٮ۪ٹھٕ کَنۍ یورٕ تھَم زٕ لٲگِتھ پَتہٕ چھِ أسۍ تَمے بالٹیٖن ذٔریعہِ آب کھالان بالٹیٖنَس چھِ اَسہِ راز لٲجمٕژ تَمہِ سۭتۍ چھِ أسۍ کھالان آب کیٚنٛہہ لوٗکھ چھِ تِمہٕ یِم اِستعمال چھِ کَران پاوَر موٹَر تہٕ پَتہٕ چھِ آب کھالان مَگر أسۍ چھِ زیادٕ بالٹیٖن سۭتی آب کھالان تِکیٛازِ أسۍ چھِنہٕ پاور زیادٕ اِستعمال کَران کِہیٖنۍ تِکیٛازِ ییٚمہِ سۭتۍ زیادٕ پاور سۭتۍ چھِ لوڈ گَژھان أسۍ چھِ تِتُے آب کھالان یوٗتاہ أسۍ اِستعمال کَرو أسہِ چھُ واریاہ بوٚڑ کرٛوٗل آنٛگنَس منٛز اَسہِ چھِ تَتھ بالٹیٖن أسۍ چھِ تَتھ بالٹیٖن تَتس تھوٚمُت بالٹیٖنَس چھِ رَز سُہ رَز چھِ سُہ بالٹیٖن چھِ پَتہٕ ڈُباوان رَزِ چھِ تھَپھ کران کرٛیٖلِس منٛز تہٕ پَتہٕ چھِ أسۍ آب بالٹیٖن کھالان تہٕ پَتہٕ چھِ پھِران باقین بانَن منٛز مَگر واریاہ چھِ تِمہٕ یِمہٕ پاور موٹر چھِ اِستعمال کران تہٕ آب چھِ کھالان یِتھ کٔنۍ واریاہ زیادٕ پاوَر تہِ چھِ گَژھان خَرچ تہِ بیٚیہِ چھِ آب بےٚ فٔضوٗلی سان خَرچ کَران واریاہ أسۍ تہِ چھِ کُنہِ ساتہٕ یَژھان تہِ اَسہِ تہِ گَژھِ ہے پاوَر موٹر آسُن کیٛازِ کُنہِ کُنہِ ساتہٕ چھِ اَسہِ واریاہ زیادٕ آب ضٔروٗرَت آسان مَگر أسۍ چھِ زیادٕ بالٹیٖن سۭتی آب اِستعمال یہِ آب کھالان تہٕ بیٚیہِ چھِ أسۍ آب تِتُے اِستعمال کَران یوٗتاہ اَسہِ ضٔروٗرَت آسہِ